وعلیکم اسلام آ ؤنیو کٔرو حُکم ٹھیٖک ٹھیٖک

ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک

ٹھیٖک

ٹھیٖک ٹھیٖک

ٹھیٖک

اۭں دَہن مَرلن ہُند

ٹھیٖک تۄہہِ

ٹھیٖک

ٹھیٖک ٹھیٖک

تِمن تِمن دِژوٕ تۄہہِ نوٹس ووٹس کینہہ یتھ کٔنۍ ہسا چُھس بہٕ کیس کران تۄہہِ

ہا کینہہ چُھنہٕ کینہہ چُھنہٕ وۄنۍ کَرو ٹھیٖک چُھ ؤلِو أسۍ کَرو کٲم نا اتھ چھُ تۄہہِ گۄڈٕنٮ۪تھ سمکُھن مےٚ تُہۍ یی زیو میٲنس چیمبرس منز ٹھیٖک مےٚ چُھ أتی کوٹس نٮ۪برٕکَنی چیمبر پَنُن ناو چُھ یِہٕے تہٕ زبیر احمد أسۍ کَرو کٲم أسۍ کَرو کٲم أسۍ لٮ۪کھو گۄڈٕنٮ۪تھ اکھ پلینٹ اکھ چھِ بناوٕنۍ ٹھیٖک چھا تتھ منز چھِ اَسہِ سٲرٕے ڈٹیل کَمِچ دِنۍ زٔمیٖن بالکُل یۄس تۄہہِ تۄہہِ زٔمیٖن چھِ رٔٹمژٕ ادل بدل تہٕ بیٚیہِ یۄس یۄس تۄہہِ چھو دِژمٕژ یِمن زٔمیین ٹھیٖک چھا یۄس تۄہہِ وٕنکیٚن زٔمیٖن چھِ رٔٹٕمژ اتھ منٛز اتھ اتھ پٮ۪ٹھ کیاہ چُھ وٕنکٮ۪ن ٹھیٖک یۄس وٕنکٮ۪ن تِمن زٔمین چھِ تتھ پٮ۪ٹھ کیاہ چُھ اچھا یہِ چُھ باغٕے گوٚومُت الدٕ بَدل نا وۄنۍ چھِ کَرٕنۍ کٲم نا تُہۍ أنِو تُہۍ أنِو انتقال یۄس تۄہہِ پننہِ یۄس تۄہہِ زٔمیٖن یِمن چھُ نا دِژمٕژ تَمیُک انتقال چُھ اَنُن

ییٚمہِ دۄہ یُس ڈاکمینٹ اگریمینٹ چُھ گوٚمُت تَمہِ تَمیُک اگریمینٹُک یہ فوٹو کاپی اکھ چھو تۄہہِ اَنٕنۍ بہ وٕچھٕ ہا سیوٚد اصل پٲٹھۍ یہِ زٔمیٖن کۭژہ چھِ کیاہ چھِ رۄقبہ کیاہ چُھس بیٚیہِ چھُ اتھ وٕچھُن بیٚیہِ چھِ اتھ وٕچھُن سٲری یِم نمبر ومبر کیاہ چھِ اتھ ٹھیٖک چھا اتھ چھِ یہِ وٕنکٮ۪ن تہِ چھُنہٕ ضروٗرت کینہہ یہ چھُ پلینٹس منٛز اسہِ سیود لٮ۪کُھن اَسہِ چھُ أسۍ کرو کٲم نا تُہۍ یوٚتھٕے مےٚ سمکھِو تُہیۍ أنِو یم ڈاکمینٹ سٲری سۭتۍ اکھ اگریمینٹُک یُس اگریمینٹ گوٚمُت چھُ اگر تتھ وِٹیٚس تہِ تمہِ سان اوسمُت چھُ ٹھیٖک چُھ دۄشوٕنی دۄشوٕنی زٔمینَن ہنٛز یہِ ٹھیٖک اچھا تۄہہِ چھُنہ بنومُت اتھ ڈیٹ ٹرانسفر ڈیٹ چھنہ اتھ کہیٖنۍ بنے مٕژ نا یہِ تمہِ ساتہٕ کیاہ چھِ اتھ ونان اگر تۄہہِ یِمو ڈاکِمینٹ کانہہ دِتوٕ تتھ منٛزاوس نا تمہِ ساتن توہہِ یہِ یہِ انتقال آسہِ ہانا ییٖتِس یہندِس أڈسٕے گوٚمُت یہندِ ناوٕ آسنا ٹھیٖک ٹٖھیک اچھا ٹھیٖک میٖنتھ دِتُکھ نہٕ کینہہ کوٗتاہ کیاہ چُھ أسۍ کَرو کٲم اسہِ چھِ گۄڈنٮ۪تھ اتھ پلینٹ لٮ۪کھٕنۍ ٹھیٖک چھا اَوا لٮ۪کھُن سیود کوٹس پٮ۪ٹھ یہِ چھُ کَرُن اَسہِ پیش ججَس نِش اتھ پلینٹس منٛز لٮ۪کھو أسۍ یی کہِ اَسہِ ہسا چھِ تمہِ دۄہ زٔمیٖن ادلہٕ بدل کٔرمٕژ زٔمیٖنہٕ منٛز نَسا چُھنہٕ اَسہِ یہِ اگریمینٹس منٛز چُھنہٕ یہِ اومُت واضح کَرنہٕ کینہہ اگر پگہہ خۄدا رٔچھِن گاسہٕ چرٲے واسہٕ چرٲے اورٕ یور درٛاے کینہہ سۄ چھِ پَتہٕ بیٚیہِ اَسہِ واپس کَرٕنۍ یا بیٚیہِ چُھنہٕ اگرمینٹس مٛنز یہِ لٮ۪کِتھ کُنہِ جاے مینشن کُنہِ جاے آمُت کَرنہٕ کہِ گاسہٕ چرٲے چھا اتھ منٛز کِنہٕ نہٕ ٹھیٖک یِتہِ کَرو أسۍ اتھ أسۍ لٮ۪کھو دعوا اتھ سید دعواہس منٛز لٮ۪کھو أسۍ اسہِ دِیو سا زٔمیٖن ادلہٕ بدل آبادس پَننِس آباد سُہ ہسا چھِ تَمِہ ساتن ٲسۍ مٕتۍ کیاہ تَمہِ ساتن ہسا چھِ اَسہِ وِل ٲسۍ مٕژ برابر ٹھیٖک اَسہِ ہسا چھِ تمہِ ساتہٕ انٹینشن یی کہِ اَسہِ روٚٹ کیاہ آباد زٔمیٖن اگرآباد یۄس گاسہٕ چرٲے یہنزِ ناو چھِ سۄ گاسہٕ چرٲے گٔیے گٔیے گورمینٹہٕ کس قبضس منٛز چھنا ٹھیٖک سۄ چھِ گژھان یہنز سۄ ما چھِ تُہنز گژھان اسلیے لٮ۪کھو أسۍ دعوا یی کہِ یِتھ پٲٹھۍ ہسا چھ اَسہِ ضروٗرت ٲسۍ ہسا چھ وۄنۍ دعواہس منٛز یی کیاہ چھ اتھ وَنَان ڈِمانڑ کَران اَسہِ دِیوسا زٔمیٖنس بَدلہٕ زٔمیٖن نَتہٕ اگر یِم یمن تھاوو أسۍ اوپشن یہِ تہِ اگر نہٕ زٔمیٖن دِنۍ تیٚلہِ دِیو سا تُہۍ آباد زٔمیٖنس یوٗتاہ وٕنکٮ۪ن قۭمتھ واتہِ تیوٗتاہ ٹھیٖک چَھا چلو ٹھیٖک چلو چلو ؤلِو تُہۍ سمکھی زیو وۄنۍ مےٚ تٔتی ٹھیٖک تُہۍ أنۍ زیو بیٚیہِ ڈاکِمینٹ تہِ ٹھیٖک چھا چلو چلو اوکے